السَلامُ علیکُم اَسہِ حظ آنیاے اوترٕ آیِس کرٛیٖم اَکھ ریسٹورَنٛٹ پٮ۪ٹھ ییٚتی مگر بہتریٖن ٲس سُہ سُہ ٲس یہِ تَتھ کیا وَنو فیملی پیک ٲس سُہ سُہ آو بَڑٕ ٹیسٹ کھٮ۪نَس بَچہِ تہِ گٔے خۄش یُس أسۍ بازرٕ آیِس کرٛیٖم چھِ اَنان سُہ چھِ گَرٕ تام میلٹ گژھان تہٕ أسۍ چھِنہٕ ہٮ۪کان تَمیُک لُطُف تُلِتھ کِہیٖنۍ بیٚیہِ چھِ آسان سُہ سَپَریٹ ہُتھ کَنۍ چھِ أسۍ فیملی اِکوَٹَے بیٚہوان پَتہٕ کَران شیر پانہٕ ؤنۍ پَتہٕ چھِ کَران أسۍ سُہ سٔرٕو تَتھ چھِ یِوان اَکھ اَگٕے لُطُف سٲری چھِ کھٮ۪وان بَرابَر بَرابَرا نہ چھِ پِگلان نہ چھِ کینٛہہ ہُتھ کَنۍ چھِ اَنان أسۍ اَکھ اَکھ آیِس کرٛیٖم تھَماوا اَتھَس منٛز تہٕ تَتھ چھُنہٕ تیوٗتاہ ٹیسٹ یِوان کِہیٖنۍ یوٗتاہ یِتھ فیملی پیکَس چھُ یِوان یہِ چھِ فیملی پیک ناوٕے اَتھ مگر چھِ یہِ ریلی أسۍ چھِ سٲری فیم أسۍ چھِ اَنان یہِ یہِ چھَ آسان بَڑٕ ٹیسٹی فٕلیوَر آسان اَتھ اَصٕل تہٕ یہِ چھِ پَنٕںی مَرضی أسۍ کُس فٕلیوَر تُلو تہٕ اَسہِ اوس اوٚنمُت وایٹ وایٹ فٕلیوَر سُہ اوس وِدآوُت کَلَر بَڑٕ ٹیسٹی اوس سُہ سِٹرٛابرٛی تہِ اوس اوٚنمُت اَکہِ دویہِ لَٹہِ سُہ تہِ بَڑٕ بہتریٖن تہٕ بحرحال میٲنہِ وَننُک مقصد چھِ یی کہ سُہ پیک یُس چھُ سُہ اوس بَڑٕ جینوَن کیازِکہِ تَمہِ تَتھ یُس أسۍ مٔنی دِوان چھِ نَتہٕ چھُ سُہ شیٖن أسۍ دَپو اکہِ قٕسمہٕ مطلب اَسہِ اوٚن یَکھ بازرٕ